ہیٚلو وعلیکُم سَلام سلیٖم صٲب ٹھیٖک چھِو حظ آ شُکُر حظ تُہۍ ؤنِو حظ مےٚ ہا بہٕ گووُس وُنۍ حظ تور نظرِ آ تتہِ وُچھ مےٚ اَتھ کِنہٕ یہِ اَکھ ونیے مےٚ تۅہہِ یہِ سُہ گاسہٕ حظ کَڈُن سُہ تہِ تھوٚومُت یِتھٕ پٲٹھۍ اَڈٕلیٚوکُے تۅہہِ حظ اَگر سُہ کٹر چھُنہٕ تۅہہِ چلاوُن کیٚنٛہہ تیٚلہِ ؤنۍزیٚو مےٚ تُہۍ اِسٹاٹسٕے تۅہہِ چھَو یتھٕے پٲٹھۍ سُہ تھوٚد لوٗنمُت سُہ چھُ اِروٕنۍ ناوِ گوٚمُت اَپٲرۍ کِنۍ حظ أسۍ یِم گرٕکۍ تِمَو تہِ کٔرۍ مےٚ بے عزتی تۅہہِ کیٛاہ چھُو یہِ کوٚرمُت نہَ کٲم چھُو تۅہہِ کٔرمژٕ ٹھیٖک بہٕ وَننہٕ تہِ مگر فٲض چھُو نا تۅہہِ تھوٚد سُہ لوٗنمُت سُہ اوس زٔمیٖنس سۭتۍ تھوڑا لوٗنُن أتۍ چھُ گَژھان ٹھیٖک ٹھاک نتہٕ کیٛاہ فٲیِدٕ آو اگر تُہۍ برٛونٹھٕے ونیوٕ بہٕ کڈٕہا سُہ اَتھٕ سۭتی تیٚلہِ لاگہٕ ہا بہٕ بدٕل بہٕ لاگہٕ ہو پَتہٕ بہٕ لاگہٕ ہا تتھ بدٕل لیِبرٕے نہَ یہِ چُھُناہ آسان یہِ گوٚو کٔژِ لَٹہِ ٹھیٖک ٹھاک کٲم آسان کَرٕنۍ اگر نہٕ سِٹارٹسٕے ونے یَتھ بہٕ اَنہٕ ہا بَدل نفرِی وۅنۍ کیٛاہ وۅنۍ کیٛاہ وۅنۍ وَن تہٕ مےٚ وۅنۍ کیٛاہ بنہِ وۅنۍ گَژھیٛا سُہ سیوٚد کِنہٕ نہٕ اَگر میٚہربٲنی سۅ آ سۅ چھِ اَپٲری بیٚیہِ چھِ اَتھ کِنہٕ دوا ٹب ٲٹھ دَہ چھَکٕنۍ اَپٲری تُہۍ ژھُنِو تِم تہِ اَپٲری چھٔکِتھ بیٚیہِ أنِو تُہۍ بیٛاکھ نفر سۭتۍ تَتھ چھکو یہِ اینولٕے اَز بیٚیہِ کیٛاہ بیٚیہِ چھٔکہوٗس ریٚتُک یہِ فلیش کینٛژھا آ رز رز رز پےَ چھَنہٕ تَتھ کیٚنٛہہ تہٕ مگر ییٚمہِ سٍتۍ کنٛٹرول یلہٕ میٚہربٲنی کٔرِتھ سُہ گاسہٕ چھُ دیُن مگر سیٚود کٔرِتھ سُہ یِروِناوِ تۅہہِ کوٚرمُت مگر تٔمۍ ہَے چھُ مےٚ ووٚنمُت مشیٖن وٲلِس تہِ تہٕ شکیٖل صٲبَس تہِ بیٚیہِ آسہٕ بہٕ پانہٕ تہِ تَتہِ تٔمِس تگان خاص چَلاوُن کیٚنٛہہ مےٚ اوس ژےٚ پیٚٹھ یہِ بروسہٕ مگر ژےٚ کیٛاہ چھُتھ تتھ کوٚرمُت یروٕنۍ ناوٕے مےٚ پیٚیہِ بٔلۍ بےٚ عزتی ٲدۍ وۅنۍ کَرکھ میٚہربٲنی سۭتۍ آ سُہ تہِ آ سُہ گژھِ مےٚ تتہِ سیوٚد کٔرِتھ سُہ گژھِ ٹھیٖک سُہ تتہِ نَس باقٕے کیٛاہ حساب وصاب کیٛاہ آسہِ تہٕ سُہ مۅکلاو پَتہٕ بہٕ تتی آ یہِ کیٛاہ وۅنۍ ییٖزیٚو صُبحس تیٚلہِ